پانٛژھ سَتھ زٕ ساس اَکھ اوسُس بہٕ مہاراشٹرا گوٚمُت یُس زَن مےٚ اَکھ یادگار اَکھ وقت روٗد یُس زَن بہٕ گوسمُت تَتہِ چھُ مےٚ کینٛہہ بہتریٖن چیٖز یِم اوسُس بہٕ سٮ۪ٹھاہ خۄش روٗد حظ سَتھ ترٛےٚ زٕ ساس تہٕ شُراہَس منٛز اوسُس بہٕ یَتھ کیٛاہ چھِ وَنان بالا گاٹ مٔدھیہ پرٛدیشَس منٛز ییٚتہِ مےٚ مامتٲرِس بہٕ ٲسۍ اٮ۪کزامَس تہٕ بہٕ اوسُس تمہِ سۭتۍ سۭتۍ یِتھَے کٔنۍ زٕ ساس کُنوُہ پانٛژھ اکتوٗ اَگَستُک آٹِکَل ہَٹٲیِتھ تہٕ زٕ ساس اَکوُہ اوس کووِڈُک ؤری زٕ ساس کُنوُہَس منٛزٕے گوٚو لگ بگ اٮ۪نٛڈِنٛگ کووِڈ شُروع تہٕ سُہ روٗد برابر لگ بگ زٕ ساس اَکوُہ لگ بگ یِہَے مارٕچ زٕ ساس زٕتووُہ ؤنِو تُہۍ ڈٮ۪سَمبَرَس تانۍ بَرابَر تہٕ یہِ ٲس حالَت یِمَن ؤریَن ہٕنٛز یِم چھِ کینٛہہ ڈیٹ یِم مےٚ تۄہہِ وٕتھۍ کِنۍ پیش کٔرِتھ